بِالکُل شارٕک ٹینٛک چھ لُکَن ایڈِیا دِوان کہِ تُہۍ کِتھ پٲٹھۍ کٕرِو اَکھ اینٹَرپرٛینورشِپ اَکھ بِزنس سِٹاٹ اَکھ لوکَل بِزنس کِتھ پٲٹھۍ ہیکِو تُہۍ اکھ سِٹارٹ کٔرِتھ شارٕک ٹینٛک چھُس بہٕ پانہٕ تہِ واریاہ زیادٕ پسنٛد کَران تکیاز تمہِ سۭتۍ چھ واریاہ نٔے آیڈِیاز یِوان أکِس دٮ۪ماغَس منٛز أکِس انسان سٕنٛدِس دٮ۪ماغَس منٛز زِ سُہ کَرِ پَنُن اَکھ کارُبار سٹاٹ زِ سُہ کَرِ اَکھ پَنُن اَکھ کانٛہہ تہِ اِنوویشَن کانٛہہ تہِ اِنوویٹِو وَتھ کَرِ سُہ اِختِیار پانَس سۭتۍ سۭتۍ ہایہِ سُہ لُکَن تہِ وَتھ اَکھ روزگارٕچ